میٲنۍ اکھ فیورِٹ فُڈ ریٚسِپی چَنَل چھِ یوٗٹوٗبَس پیٹھ فُڈ باے رابِیا یا یا کَشمیٖری ذایقہ یا چھَس بہٕ بیاکھ پروگرام وٕچھان یِم وِلاگَر چھِ تِم تہِ چھِ واریاہ اَصل پروگرام بَناوان فُڈ چَنلہِ یِم فُڈ ریٚسِپیٖز یا فُڈ باے فوزِیا چھِ تہٕ مےٚ ہیٚوچھ واریاہ واریاہ زیادٕ اَصل یَتھ مَنٛز یوٗٹوٗب چَنلہِ پیٚٹھ کِتھ کنۍ چھِ رَنان مےٚ ہیٚوچھ شاہی کَباب ہیٚوچھُم بِریانی ہیٚچھِم یہِ ہہَ یہِ بیٚیہِ ہیٚچھۍ مےٚ مےٚ کوٚر سُہ ٹراے تہِ نَدٕرۍ مۄنٛجہِ بیٚیہِ ہیٚچھۍ مےٚ یہِ ہہَ یہِ واریاہ زیادٕ اَصل ہہُ تَتھ کیاہ چھِ وَنان اَتھ تَتھ چھِ وَنان أسۍ گاڈٕ گاڈٕ رَننہِ ہاکَس سۭتۍ تِم تہِ ہیٚچھ مےٚ رَننہٕ ییٚتھ پیٚٹھ یوٗٹوٗب چَنلہِ پیٹھ ییٚلہِ تہِ مےٚ کانٛہہ ریٚسِپی یا کانٛہہ تہِ ڈِش چھِ آسان بَناوُن بہٕ چھَس گۄڈنٮ۪تھ یوٗٹوٗب چَنَل کھُلاوان تہٕ کانٛہہ تہٕ ڈِش چھِ تَتہِ ہیٚکان کُنتہِ چَنلہِ پیٹھ ایویلیبٕل ٲسِتھ کانٛہہ تہِ ڈِش کانٛہہ تہِ ناو دِتو تہٕ تَس سُہ چھُ آسان ایویلیبٕل چِکَن تَندوٗری ہیوٚچھُم یہِ ہہَ یہِ وازوان سٲری کَباب رِستہٕ یَکھنی یَکھنی ساروی کھۄتہٕ یَکھنی ہیٚچھۍ مےٚ یا ہریسا ہرسہٕ کِتھ کنۍ چھِ کَران سُہ تہٕ ہیٚوچھ مےٚ یا گَنٛڈٕ ژیٚوٹ یُس یِتھ کنۍ ریٚسٹورَنٹَن مَنٛز چھِ اَلَگ اَلَگ سٹایلٕز ریٚسٹو یہِ گَنٛڈٕ ژیٚٹٕنۍ یا یا چھِ سۄ دانِوَل ژیٚٹٕنۍ سُہ تہِ ہیٚوچھ مےٚ تَتھ پیٹھ واریاہ واریاہ واریاہ زیادٕ چھِ تِم چَنلہٕ یِم ہیٚچھناوان چھِ اَصل پٲٹھۍ یوٗٹوٗب چَنلَن پیٚٹھ